بہٕ چھَس پانہٕ اَکھ میڈِکَل سٹوٗڈنٛٹ بہٕ چھَس بی اؠس سی نرسِنٛگ بہٕ چھَس روزان ڈِسٹِرٛک اننت ناگَس منٛز ییٚلہِ أسۍ گۄڈنؠتھ ڈِسٹِرٛک ہاسپِٹَل اننت ناگَس گژھان تَتہِ ٲس نہٕ تِژھ فیسَلٹی تِمَن دۄہَن آسان اَیٚوَیٚلِیبٕل کینٛہہ کہِ ییٚمہِ سۭتۍ ٲسۍ واریاہ اَصٕل کِیَر کَرہاو پَیشَنٛٹَن نہ ٲس نہٕ تِژھ فیسَلٹی ایٚوَیٚلَیبٕل کینٛہہ ییٚمہِ سۭتۍ پَیشَنٹ ٲسۍ ہیٚکہاو مُختلِف ٹَیسٹہٕ کٔرِتھ مَگر وٕنکؠن ییٚلہِ پَتہٕ سُہ جے ایم سی اننت ناگ بَنِیَو تَتہِ چھُ وٕنکیٚس ہر کانٛہہ فَیسَلٹی اَیٚوَیٚلَیبٕل ییٚمہِ سۭتۍ پَیشَنٹَس چھِ واریاہ اَصٕل کِیَر دِوان اِوٕن کہِ تَتہِ چھِ آز تِم سٲری ٹَیسٹہٕ گژھان تَتہِ چھِ مِشیٖن اَیٚوَیٚلَیبٕل تِمَو سۭتۍ چھِ ہر کانٛہہ ٹَیسٹہٕ پَیشَنٹَس گژھَن أسۍ چھِنہٕ مےٚ پَیشَنٹ کرَان چھِنہٕ زیادٕ رَیٚفَر کینٛہہ اَننت ناگ پؠٹھ سریٖنگر وٕنکؠن چھِ ہر کانٛہہ ٹیَسٹہٕ ہر کانٛہہ آپرَیٚشَن جی ایم سی اَننت ناگس منٛز گژھان تہٕ بیٚیہِ چھِ تَتہِ وٕنکیٚس واریاہ زیادٕ ٹَرٛینِنٛگ چاہے نٔرسِنٛگ سٹوٗڈنٛٹ آسہِ بَدل ڈاکٹٲرَس آسہِ تِمَن چھِ تَتہِ واریاہ زیادٕ اَصٕل ٹرینِنٛگ وٕنکؠن دِوان کہِ تَمہِ پَتہٕ فیوٗچَرَس منٛز ہیٚکن تِم پَیشَنٹَن تیُتھ کِیَر دِٮ۪تھ کہِ تَمہِ سۭتۍ ہیٚکہِ پَیشَنٹَس مطلب واریاہ زیادٕ سُہ ہول کِیَر چھِ ہؠکَان تہِ پَیشَنٹَس دِتھ تہٕ تَمہِ ساتہٕ وٕنکیٚن چھِ تَتہِ واریاہ زیادٕ فَیسَلٹی اَیٚوَیٚلَیبٕل تہٕ یِہے چَینٛج چھِ أسۍ وٕچھمٕژ اَسہِ ڈِسٹِرک ہاسپِٹَل منٛز یُس وۄنۍ وٕنکیٚس جی ایم سی چھُ ژور ؤری برونٛٹھ ٲس نہٕ تتہِ زیادٕ فیَسَلٹی اَیٚوَیٚلَیبٕل کینٛہہ اَیٚز کَمپَیٲڈ ٹُو آز آز چھِ تَتہِ واریاہ زیادٕ فَیسَلٹی اَیٚوَیٚلَیبٕل